اَلسَلامُ علیکُم بہٕ حظ چھُس روزان بنڈٕ پورِ یُس یہِ کٲشِر زبان چھِ نہَ حظ یہِ مکلٲوٕکھ وار وار وار وار کٔرٕکھ یہِ خَتم ییٚتہِ اگر وٕچھو یہِ کٲشٕر زبان گٔے پننیٚوٕے گَرو پٮ۪ٹھ ختم کیٛازِ کہِ آز چھِ لۄکٕٹۍ شُرۍ تِم چھِنہٕ کران کٲشُر کِہینۍ نَہ چھِ کَران بٔڑۍ کٲشُر نَہ چھِ کَران لۄکٕٹۍ کٲشُر بازرس منٛز گژھَو تَتہِ تہِ اُردو اِنگلش سکوٗلو مٔنٛز گَژھو تَتہِ تہِ اُردو اِنگلِش کالجن منٛز گَژھو تَتہِ تہِ چھِ اُردو تہٕ اِنگلِش کٲشر زبان چھَنہٕ کُنہِ جایہِ اِستِمالے گَژھان کِہینۍ لۄکٕٹۍ شُرۍ چھِ یِوان تِمن تِم تہِ چھِ آسان اُردو پٲٹھی کَتھ کَران تِمن چھِ ٹیٖچر آسان تِم تہِ آسان کَران اُردو پٲٹھی کَتھ برٛوٚنہہ اوس یِوان حظ کشمیٖری بُک کِتاب ٲس یِوان ٹٮ۪نتھ ایٹتھس تام ٹٮ۪نتھس تام اَز چھُنہٕ سُہ تہِ کِہینۍ نہٕ اَز پتہٕ کٔرٕکھ وار وار تھٲوٕکھ ایٹتھس تام پتہٕ فِفتس تام اَز چھُنہٕ سُہ تہِ کِہیٖنۍ خاص کٔرِتھ پریویٹ سکوٗلو منٛز چھِنہٕ کشمیٖری بُکے کِہینۍ یہِ نہٕ شُرٮ۪ن سۭتۍ کٲشِر پٲٹھۍ کَتھے کرو کِہیٖنۍ آہن حظ شُر ییٚلہِ لۄکُٹ چھُ آسان تٔمِس یِتھ پٲٹھی کَتھ کَرو یَتھ زبٲنۍ منٛز تٔمِس سۭتۍ کَتھ کَرو تہٕ سُہ کَرِ تِتھے پٲٹھۍ بوٚڑ گٔژھِتھ کَتھ تٔمِس چھُنہٕ کَران کٕہٕنۍ کٲشِر پٲٹھۍ کَتھ گَرس منٛز گژھ تہٕ سُکوٗل سُکوٗلس منٛز تہِ چھِنہٕ تٔمس کٕہٕنۍ کَران کٲشِر پٲٹھۍ کَتھ اسہِ چھُ رشتہٕ دار اَکھ حظ سُہ چھُ پَران ییٚتہِ أکِس پریویٹ سُکولس وۄنۍ کیٛاہ وَنہٕ بہٕ ناو تَمیُک سُہ اوس مےٚ ونان راتھ دوٚپُن اَسہِ چھِنہٕ دِوان تٕم تَتہِ کٲشِر پٲٹھۍ کَتھے کرنہٕ کِہیٖنۍ تِم چھٕ وَنان تُہۍ کیٛازِ چھُو کَران کٲشِر پٲٹھۍ کَتھ تٔمس اوسُکھ اوترٕ میڈمہِ لویمُت دوٚپُن ہے ژٕ کیٛازِ چھُکھ کَران کٲشِر پٲٹھۍ کَتھ اُردو پٲٹھۍ کََر اِنگلِش پٲٹھۍ کَر ہے اَہن حظ کوٚڈُکھ نَہ حظ جِناز اَتھ کٲشِر زبانہِ پانے یۄس یوس یہِ ماجہِ زیو ٲس اَسہِ اوس ٹیٖچر حظ پرناوان اِنگلِش بہٕ وَن پننٕۍ کَتھ سُہ اوس پَرناوان اِنگلِش سُہ اوس پتہٕ تَتھ میٖنِنگ وَنان کٲشِر پٲٹھۍ سُہ اوس پتہٕ کٲشِر تَتھ ٹرانسلیٹ کَران کٲشُر پتہٕ ٲسۍ بیٛاکھ میڈم سَہ ٲس اُردو پَرناوان سۄ ٲس تِتھ اُردو پٲٹھی پتہٕ وَنان سۄ ٲس نہٕ تَتھ کٲشُر کرنی کِہیٖنۍ بیٛاکھ اوس میتھ ٹیٖچر سُہ تہِ اوس تَتھ بظٲبتہٕ کٲشِر پٲٹھۍ مطلب وَنان اگر وٕچھَو یہِ چھُ تیٚلہِ گر پیٹھے سِٹارٹ کَرُن ییٛلہِ گَر پٮ۪ٹھ یہِ سِٹارٹ گَژھِ کٲشِر زبان پتہٕ گَسہِ یہِ سُکوٗلو مٔنٛزۍ تہِ بہتر گٔیاو اَگر ییٚتیُک یُس زن ایٚجُکیشن ڈپارٹمنٹ چھِ جے اینڈ کے یُک جموں کَشمیٖرُک سُہ گَژھِ ہے اَتھ زبردست کیٛاہ چھِ یَتھ وَنان اَتھ پٮ۪ٹھ حظ کٲم کَرُن اَتھ کٲشِر زبانہِ پٮ۪ٹھ کِژھ میٖٹھ تہٕ مٔدٕر زبان ٲسۍ اَسہِ کٲشِر زبان یٕہے ژھنٮ۪کھ خَتم ییٚتہِ کٔرِتھ نَہ چھِ کران گَرو منٛز کٲشُر نَہ چھِ کَران آفِسَو منٛز نَہ چھِ کَران سُکوٗلو منٛز نَہ چھِ کولِجو مٔنٛزۍ نَہ چھٕ کُنہِ جایہِ کَران دَپان ٲسۍ برٛونہہ اِسلام باد سایڈَس ہَسا چھِ کَران کٲشُر خبر آز کیٛاہ چھُ أزیُک چھِنہٕ پتہہ کیٚنٛہہ لیکن بوزان ٲسۍ أسۍ برونٹھ اِسلام بادس منٛز ہَسا چھِ کٲشُر کَران تِم چھِ وارِیاہ اَصٕل پٲٹھۍ کٲشُر کٲشرِ زبانِ لول بران سٲنِس بنڈ پوٗرس منٛز چھِ ما شاء اللہ وٕنہِ چھِ ییٚتہِ ییٚتہِ چھِ وٕنہِ تھوڑا بہت حالات ٹھیٖک تھاکھے یَتھ زبانہِ مُتعلق البتہ سُکوٗلن مٔنٛزۍ کیٛاہ کَرو تَتہِ چھِ ٹیٖچر تہِ کَران اُردو میڈمہٕ تہِ کَران اُردو سٲرے کَران اُردو لۄکٕٹۍ بٔڑۍ یہِ چھُ گامن مٔنٛزۍ ماحول کَرُن اَسہِ چینج ییٚلہِ اَسہِ گامن مَنٛز ماحول بدلو کٲشِر پٲٹھی کٔر شُرِس کَتھ سُہ تہِ کَرِ واپس کٲشُرے ییٚلہِ یور اُردو کوٚرہوس سُہ چھُ کَران واپس اُردو اِنگلِش سُہ تہِ گوٚو تھیٖک بہٕ چھُس نہٕ وَنان تہِ اِنگلِش چھُنہٕ کَرنُے کِہیٖنۍ ہیٚچھُنٕے چھُ اُردو چھُنہٕ کرنُے کیٚنٛہہ ہیٚچھُنٕے چھُ سورے کیٚنٛہہ ہِندی پریٚتھ کانٛہہ زَبان مگر اَسہِ چھِ یَتھ پننٕۍ کٲشِر زبانہِ یَتھ کٲشرِس کلچَرس منٛز اَتھ چھُ لول بَرُن سَماجس منٛز چھٕ تیٚلی عزت ییٚلہِ ییٚتہِ ییٚتِچ زبان بولنہٕ یِیہِ تَتھ چھِ تَمی سۭتۍ عزتھ اَسہِ کٲشرٮ۪ن ٲس یہِ اَکھ پہچان اَکھ یہِ زبان کٲشِر زبان کٲشُر کلچر پھٮ۪رن اَز چھِنہٕ پھٮ۪رن لاگٲنی کانٛہہ برٛونٹھ چھِ ٲسمتۍ کھرٛاو لاگن اَز کَتہِ چھِ لاگان پھٮ۪رن ٲسۍ لاگان پھٮ۪رن تہِ چھِنہٕ لاگان کیٚنٛہہ پھٮ۪رن اوس اَکھ پہچان کٲشِرس سٕنٛز کانگٔر ٲس پھٮ۪رنَس چھَنہٕ آز بَناوان اَنان سُہ کَپر بناوان کوٹ ایٚمرِکہٕ ہُک سِٹایِل کٲشرس پھٮ۪رنے اوس وارٕکار کانگٔر ٲس یِوان تپنہٕ أنٛدِر کِنٮ۪تھ وَنۍ کَریکھ تِم کانگٔرِ تہِ ختم اوٚنُکھ حمام بٕلَور اے سی پھٮ۪رن اوس سالِمو کھۄتہٕ اَصٕل چیٖز وندس ٲسۍ وٕشنیر کَران کوٚرُکھ سُہ سُہ تہِ ختم وٕڈووُکھ سُہ تہِ اَز نہٕ بِچارٮ۪ن کانگٔرِ والین کٔہنۍ پرژھان بوزتھا حظ تِہُنٛد سُہ کا تِمن اوس روز گار تہِ تَتھ پٮ۪ٹھ سُہ روز گار تہِ مکلیو تِمن کانٛگٔرِ پٮ۪ٹھ ٲسۍ کَرال تہِ بَچن تِم ٲسۍ بناوان تِم کوٚنڈٕلہٕ میٚژو تِم سُہ تہِ اوس تِمن اوس اَکھ روز گار تہِ تَمہِ سۭتۍ سُہ تہِ مکلیو کانٛگٔر چھِ وارِیاہ ضوٚروٗری کانٛگٔرِ سۭتۍ کانٛگٔر ٲس پہچان أمِس کٲشرس کانگٔر پھٮ۪رن